اَگَر اَسہِ لایفہِ مَنٛز کُنہِ وَقتَس پیٹھ کانٛہہ اِمپاٹَنٛٹ کانٛہہ ضروٗری ڈیٚسِجَن یا فٲصلہِ پیٚیہِ نیُن گۄڈنیٚتھٕے وٕچھو أسۍ تِکیازِ یُس أسۍ ڈیٚسِجَن یا فٲصلہٕ نِمو تِکیازِ یہِ چھُ آسان بوٚڈ بارٕ فٲصلہٕ سانہِ لایفہِ خٲطرٕ گۄڈنیٚتھٕے اَگَر أسۍ وٕچھو فٲصلہٕ ییٚمہِ ساتہٕ أسۍ نِمو تمہِ ساتہٕ دَپان یہِ چھُ اِسلامَس مَنٛز تہِ فٲصلہٕ نِنہٕ وِزِ گَژھنہٕ آسُن اِنسانَس شَرارَت کِہیٖنۍ سُہ گَژھِ نہٕ آسُن شَرارتہٕ کِس حالتَس مَنٛز کِہیٖنۍ تہٕ ییٚمہِ ساتہٕ أسۍ فٲصلہٕ نِوان چھِ تمہِ ساتہٕ پَزِ اَسہِ مان ژٕ واریاہ لَٹہِ سونٛچُن بیٚیہِ پَزِ اَسہِ پَنُن ماینٛڈ رِلیٚکٕس کَرُن یعنے کہِ پَنُن مایِنٛڈ تھاوُن بَڑٕ پیٖس فُل تِکیازِ اَسہِ چھُ لایفہِ ہُنٛد کانٛہہ بوٚڈ بار ڈیٚسِجَن کانٛہہ فٲصلہِ آسان نِیُن اَگَر أسۍ یہِ فٲصلہِ نِمو اَتھ مَنٛز چھُ اَسہِ گۄڈنیٚتھٕے کیاہ چھِ اتھ وَنان کٲنٛسہِ زِٹھۍ سُنٛد مَدَد ہیٚون تِکیازِ اَگَر أسۍ کٲنٛسہِ زِٹھِس کیاہ چھِ اَتھ وَنان فٲصلہٕ فٲصلہٕ ہیٚمو کٲنٛسہِ زِٹھِس کیاہ چھِ اتھ وَنان مَدَد ہیٚمو تَتھ مَنٛز چھُ تکیازِ یُس یہِ زیُٹھ چھُ آسان یہِ چھُ آسان ایٚکسپیٖریَنسٕڈ پٔرسَن أمۍ چھُ لایفہِ ہُنٛد تَجرُبہٕ آسان کوٚرمُت أمۍ چھُ یہِ دور آسان ترٛومُت یتھ دورَس مَنٛز أسۍ کانٛہہ فٲصلہٕ نِوان چھِ تہٕ أمس بہتریٖن شَخصہٕ سٕنٛز ایٚڈوایس أمۍ سُنٛد مَطلَب کانٛہہ کتھ یہِ پَزِ اَسہِ بوزٕنۍ تہٕ تمہِ مُطٲبِق پَزِ اَسہِ فٲصلہٕ نِیُن یِتھے پٲٹھۍ پَزِ نہٕ اَسہِ کَرُن کینٛہہ کہِ مطلب أسۍ نِمو پانے ڈیٚسِجَن کانٛہہ پانے فٲصلہٕ یا اَسہِ آسہِ شَرارَت تمہِ ساتہٕ پَزِ اَسہِ أکِس جان نَفرَس سۭتۍ کٲنٛسہِ بُزَرگَس سۭتۍ کتھ کَرٕنۍ یُس ایٚجُکیٹِڈ آسہِ ییٚمِس لایفہِ مَنٛز یہِ ایٚکسپیٖریَنٕس آسہِ گٔمٕژ تٔمِس نِش ضروٗر صَلَح مَشوَر کَرُن کہِ مےٚ چھُ یہِ ڈیٚسِجَن نِیُن کہِ یہِ ڈیسِجَن چھےٚ ٹھیٖک امہِ ڈیسِجَن سۭتۍ مہَ چھُ مےٚ کانٛہہ لایفہِ مَنٛز بٕتھِ نۄقصان یا برونٛٹھ یِتھُے بہٕ پَکہٕ مےٚ مہَ گَژھِ کانٛہہ نۄقصان یا امہِ ڈیسِجَنہٕ سۭتۍ کوٗتاہ فٲیدٕ یِیہِ مےٚ یا کوٗتاہ نۄقصان یِیہِ مےٚ یہِ سورُے صَلَح مَشوَر کَرُن پَزِ اَسہِ أمِس زِٹھِس سۭتۍ ییٚمِس نِش أسۍ یہِ مَشوَر رَٹان چھِ بعض اوقات چھِ أسۍ وٕچھان کینٛہہ لوٗکھ چھِ لایفہِ مَنٛز ڈیسِجَن نِوان کانٛہہ فٲصلہٕ نِوان تِم چھِ آنٛکھ بَنٛد کے فٲصلہٕ نِوان یا تِم چھِ آسان مَطلَب کیاہ چھِ اتھ وَنان واریاہ زیادٕ شَرارتی شَرارتہٕ کِس حالتَس مَنٛز تتھ منٛز چھ فٲصلہٕ نِوان تہٕ پَتہٕ چھِ أسۍ وٕچھان یِنہٕ وٲلِس وَقتَس مَنٛز یِمَن لُکَن چھِ واتان نۄقصان تہٕ پَزِ نہٕ اَسہِ یِتھ پٲٹھۍ ڈیسِجَن نیُن کِہیٖنۍ اَسہِ پَزِ پَنُن مایِنٛڈ تھاوُن رِلیکس أکِس زِٹھِس سۭتۍ کتھ کَرٕنۍ ییٚمس ایٚکسپیٖریَنٕس آسہِ لایفہِ ہٕنٛز ییٚمۍ یہِ دور آسہِ ترٛوومٕژ ییٚمِس یہِ لایف آسہِ ترٛٲومٕژ تہٕ تمہِ حِساب پَزِ اَسہِ یہِ ڈیسِجَن نیُن